لایفہِ منٛز اگر وٕچھو کٕم گول کیاہ چھِ آسان کۭتیاہ چھِ آسان تہٕ اکھ گول چھُ آسان یہِ تہِ ہے گۄڈٕ گوٚژھ مکان آسُن مکان بنوو وارٕ کار دویِم گول چھُ آسان یہِ کہِ ہے وۄنۍ گوٚژھ زمیٖن ذرعت اصٕل آسُن زمیٖن رژھ مہ چھِ کُنہِ جایہِ کم وم ترٛیِم گول چھُ اصلی یُس زن مین گول چھُ سُہ چھُ بچہِ پرناوٕنۍ تہٕ اصلی گول چھُ وۄنۍ لاسٹُک یہِ کہِ یہ سا یہِ یُس زَن بچہِ پرناوٕنۍ سُہ چھُ میٚون گول یُس زن گۄڈنیُک گول اوس مان ژٕ مکان وکان سُہ تہِ شیٚوٗر زمیٖن ذرعت زمیٖن تہِ ہیٚوت کینٛہہ مٔلۍ تہٕ امہِ مزید چھُ وۄنۍ اصلی گول یُس زن مان ژٕ مین گول چھُ سُہ چھُ جنابہِ محترم بچن ہُنٛز تعلیٖم تہٕ بچہِ چھِ یہ سا یہ یہِ چھُ مےٚ وۄنۍ لاسٹُک گول یہِ کہِ بچہِ ہسا گژھَن تعلیم حٲصل کرٕنۍ بچہِ چھِ پرناوٕنۍ بچہِ پرناوُن یہِ چھُ بوٚڑ باگ یہِ چھُ یہ سا یہِ اصلی مین گول تہٕ امہِ مزید یہ سا یہ چھُس بہٕ باقٕین دوستن مان ژِ جوانن تہِ گُزٲرِش کران کہِ یہِ گول یِم چھِ آسان لایفہِ ہنٛدۍ واریاہ گول تہٕ مگر یہِ مین گول گژھہِ خاص کر تھاوُن یہِ بچن ہُنٛد تعلیٖم یہ ہسا گژھہِ یہِ مسیج چھُس بہٕ یِمن تام واتن واتناوان کہِ پانس اگر سختی یہِ پیہِ کرٕنۍ تہٕ مگر یہ ہسا گژھہِ بچہِ گژھہِ پرناوُن بچس گژھہِ تعلیٖم حٲصل اۭں کرٕنۍ بچس چھِ تعلیٖم حٲصل کرٕنۍ تہٕ امہٕ خٲطرٕ اگر پانس مشکِلات تہِ یِن تہٕ یہِ گژھہِ کرُن برداشت مگر بچہِ گژھہِ نہٕ تنگ کرُن کینٛہہ بچس ہسا گژھہِ تعلیم یہ ہسا یہ دِنۍ بچس گژھہِ تعلیٖم یِنۍ دِنۍ یہِ چھُ مین گول میٚون باقٕے شُکریہ